السلامُ علیکُم سَر تُہۍ چھُو حظ ٹھیٖک اَسہِ حظ چھُ رِلیٹِو اَکھ گُزریومُت اور حظ وٲتۍزیو ضٔروٗر ضٔروٗر حظ وٲتۍزیو مگر اَدٕ حظ السلامُ علیکُم